یہِ یُس سٲنۍ ایڈمِنِسٹریشن چھِ تمو تُل اکھ اِنِشیٹِو یُس سٲنۍ بارہمولا ڈِسٹرک چھُ تَتھ باپتھ چھُ اَسہِ ٹوٗرِزٕم پرموٹ کَرُن یَتھ ییٚمہِ کہِ وَجہ سۭتۍ تمو یُس اُڈی ہُنٛد کَمان پوسٹ چھُ سُہ بَنووُکھ اَکھ ٹیوٗرِسٹ سپاٹ ییٚمہِ کہِ وَجہ سۭتۍ آز چھِ تور واریاہ زیادٕ ٹیوٗرِسٹٕس گژھان بیٚیہِ چھِ تَپٲرۍ واریاہ ییٚمہِ کہِ وَجہ سۭتۍ واریاہ فٲیدٕ واتان تَتہِ کٮ۪ن لُکَن